کٲشِر زبان یُس چھِ یہِ چھِ اَکہِ قٕسمہٕ وَنو أسۍ یہِ چھِ واریاہ کَم لوٗکھ زانان تہٕ یہِ کِتھ کٔنۍ ہٮ۪کو أسۍ برونٛہہ کُن خٲطرٕ کِتھ کٔنۍ ہٮ۪کو أسۍ یہِ سٲمِتھ تھٲوِتھ اگر یہِ چھِنہٕ غلط کِہیٖنۍ یہِ چھِ ساروِیو کھۄتہٕ گۄڈنِچ ذِمہ دٲری چھِ بَنان سکوٗلَن ہٕنٛز تِمَن پَزن تِم چھِ شُرٮ۪ن اِنگلِش پَرناوان تِم چھِ شُرٮ۪ن اُردو پَرناوان سُہ چھِ صحیح تَمہِ سۭتۍ ہیٚچھَن تٕم باقی لینٛگویج تِمَن گژھِ آسٲنی مگر سۭتۍ سۭتۍ پَزِ تِمَن سۭتۍ سۭتۍ پَزِ تِمَن سکوٗلَن منٛز سیمنار مَناوٕنۍ سکوٗلَن ہٕنٛز منٛز گیدرِنٛگ بُلاوٕنۍ تہٕ تَتھ تٕمَن گیدرِنٛگَن منٛز پَزِ تِمَن کَشہِ کٲشِر زبانہِ پٮ۪ٹھ کَتھ باتھ کَرُن ایٚمِچ اہمیت کیٛاہ چھِ یہِ کِتھ کٔنۍ ہٮ۪کو أسۍ برونٛہہ کُن سیف تھٲیِتھ تہٕ بیٚیہِ چھِ دۄیِم کَتھ یہِ کٲشِر لنٛگویج سُہ ٹیٖچَر چھِ پَرناوان سٹوٗڈَنٹَن شُرٮ۪ن طالبہٕ علمَن چھِ پَرناوان تٕم اُردو اِنگلِش ساینَس تہٕ سۭتۍ سۭتۍ گوٚژھ کٲشِر زبانہِ ہُنٛد کٲشِر کِتاب اَکھ تہِ گٔژھ آسٕنۍ ییٚمہِ سۭتۍ شُرٮ۪ن یہِ ذہنَس منٛز روزِہے کہِ کٲشِر زبان تِم ہیٚچھِ ہان کٲشِر زبان تِمَن رو یہِ روزِ تاکہِ برونٛہہ کُن خٲطرٕ روزِ یہِ پَتہٕ اَصٕل یُس برٛہِم برٛہِم پُے ای تِہِنٛدۍ خٲطرٕ روزِ یہِ زبان مُفیٖد